ہٮ۪لو اَسَلام علیکُم تُہۍ چھِو حظ سُکوٗل پٮ۪ٹھ ٹیٖچر فام ٹیٖچر اَہن حظ مےٚ یہِ چھُنَہ حظ مُنیٖب صٲب چھُنَہ حظ تُہنٛدِس سُکوٗلس منٛز پَران تُہنٛدِ تُہۍ یَتھ کٕلاس تھٲڈ کٕلاسس چھِونَہ تُہۍ فام ٹیٖچر مےٚ حظ مےٚ حظ ٲسۍ تٔمِس لیٖو ضوٚرَتھ اصلی چھُ اَسہِ رشتہٕ دارس خانٛدر تَمہِ کِنۍ ٲس مےٚ تٔمِس لیٖو ضورتھ بہٕ حظ تٔمِس مدر تُہی حظ چھِو تُہۍ چھُو صحیح وَنان پراگرٮ۪س کیُتھ چھُ کٕلاسس منٛز کیُتھ پراگرٮ۪س چھُ ہاوان توتہِ کٕلاس ٹٮ۪س بیٚیہِ حظ ٲس مےٚ یہِ اکھ گُزٲرِش یہِ حظ چھِ یہِ تھوڑا بولنس منٛز ویٖک پہمتھ تِتھ پٲٹھۍ چھُنہٕ ہٮ۪کان بوٗلِتھ فٕلانٛٹلی کیٚنٛہہ اَصٕل پٲٹھۍ چھُنہٕ وَنان اگر حظ تُہۍ تھوڑا أمِس محنت کرنٲہِو اَتٮ۪ن تھوڑا ٲسہِو أمِس سۭتۍ اصٕل پٲٹھۍ کَتھ وَتھ کَران پانہٕ ؤنۍ یِم بچہٕ تھوڑا پرٮ۪کٹِس کرناوان أمِس حظ گَژھِ ہا تھوڑا بول چال ٹھیٖک اصٕل پٲٹھۍ کرِ ہا کَتھ أسۍ حظ چھِ گَرِ تہِ تھوڑا أسۍ چھِ گَرِ تہِ تھوڑا کوٗشِش کوٗشِش کَران پنٕنۍ کِنۍ تہٕ وَنۍ دپیو مےٚ توتہِ ونو بہٕ تۄہہِ مےٚٲس لیٖو ہِنی تۄہہِ تہٕ مےٚ دَپاے بہٕ ہا کَرو وَنۍ تۄہہِ اکھ گُزٲرِش کہِ تُہۍ کٔرنٲیِو أمِس سُکوٗل تہِ تھوڑا کیٛازِ کہِ ٹیٖچرِ ہُنٛد چھُ آسان الگ حِساب ٹیٖچر سۭتۍ چھُ بچہٕ روزان الگ پٲٹھۍ ژھوٕ پہٕ کٔرِتھ اصٕل پٲٹھۍ مانان ٹیٖچرٕ سُنٛد تَمہِ کِنۍ وَناے مےٚ چلو شُکریہ وَنہِ ؤنتو مےٚ تُہۍ چَلو شُکریہ ونۍ کیٚمِس سۭتۍ چھِ مےٚ کَتھ کَرٕنۍ اَمہِ موٗجوٗبن اَچھا ٹھیٖک کیٚنٛہہ چھُنہٕ چَلو ٹھیٖک تیٚلہِ حظ کر بہٕ اکھ کٲم تیٚلہِ یِمو أسۍ سُکوٗلٕے پگاہ تہٕ بہٕ ترٛاو تَتی چِٹھ یا لیٖو ترٛاو اٮ۪پلِکیٚشن پرنٛسِپٕل مگر تُہۍ حظ ؤنزیو پرنٛسِپٕلس کہِ یہِ کٔرِو یہِ چلو شُکریہ شُکریہ أمۍ سٕنٛدِس پراگرٮ۪س پٮ۪ٹھ تھٲیزیو نظر مےٚ ٲزیو منٛز یِم سٕنٛز پراگرٮ۪س پٔکِو حظ ٹھی چلو ٹھیٖک چھُ شُکریہ مٮ۪ڈم جی آدٕ حظ بِہِو خۄدایس حوال بِہِو رۄبس حوال